یِم پانٛژ نفر میٲنۍ ہمساے چھِ تِمو منٛز چھُ گۄڈٕنیُک نفر سامِر دوٚیُم چھُ فیضان ترٛیِم کیٛاہ سا چھُ ساقب ژوٗرِم چھُ فادِل تہٕ پوٗنٛژِم چھُ دانِش